مےٚ چھِ کیٚنٛہہ تِم جایہِ یِم مےٚ واریاہ پَسند چھِ یِمن اِنسان یِمن جاین گژھان چھُ دِل چھُ گژھان خۄش اَگر اِنسانَس کیٚنہہ پَریشٲنی آسہِ تِم پَریشٲنی چھےٚ تِمَن جاین نِش دوٗر گژھان تِم چھےٚ تِم جایہِ یِم خدا صٲبَن چھےٚ بَناومَژ پَنٕنہِ قۄدرت سۭتۍ واریاہ خۄشوٕنۍ جایہِ یَتھ کٔشیٖر منٛز چھِ یہِ چھِ اکھ کٔشیٖر یَتھ یہِ چھُ باسان یہِ چھُ اکھ جَنت تِم جایہِ وٕچھِنۍ زَن چھُ باسان جَنت چھ ییٚتی گۄڈٕنیتھ چھِ کۄکَر ناگ چھ ویری ناگ چھُ واریاہ اَصٕل جاے تِم واریاہ خۄشوُن آب چھُ آسان تَپٲرۍ پَکان یا پَہلگام چھُ خۄش چھُ گژھان یِمن جاین گژھُن اۭں تَتہِ چھُ واریاہ اَصٕل آب واریاہ خۄشوُن آب چھُ پَکان آسان خۄش چھُ گژھان تَتھ آبَس کُن وٕچھُن اِنسان چھُ دَپان ییٚتہِ نیس نیرہاے نہٕ بہٕ سونمَرگ چھُ اکھ واریاہ اَصٕل جاے یور واریاہو جایو پٮ۪ٹھ لُکھ یِوان چھِ تہٕ تَتہِ تہِ چھُ واریاہ خۄشوُن آب چھُ تَتہِ یا اَہربَل چھُ مےٚ خۄش گژھان گژھُن تِکیازِ تَتہِ چھُ آسان سُہ خۄشوُن آب پٮ۪ٹھ آسان وٕچھُن وَسان اِنسانَس چھُ دِل پھَلان آبَس کُن وٕچھِتھ یہِ وَنان چھُ اِنسان ییٚتی روزٕ ہاو اَتھ آبَس وٕچھُن بیٚیہِ یہِ سَبزار چھُ آسان خۄشوُن یُس چھُ آسان یِمن اَپٲرۍ اِنسانَس چھُ خۄش گژھان اۭں تَمہِ بَغٲر چھِ أمِس چھُ اَمہِ موٗجوٗب پَسند تِکیازِ یہِ چھُ خدایہِ سُند اکھ نیچرل یِم چھِ خۄدایَن پٲدٕ کٔرمَژ یِم جایہِ یِمن جاین ہسا چھُ آب خۄشوُن صاف شِفا آب چھُ آسان پَکان بیٚیہِ چھِ یِم آسان سَبزار آسان أکِس اِنسانَس چھُ دِل پھلان یِمَن جاین گٔژھِتھ اَگر اِنسان سٕنز اکھ پَریشٲنی اکھ سۄ تہِ چھےٚ گژھان یِمَو چیٖزو سۭتۍ یِمَن جاین وٕچھِتھ دوٗر بوٹِنِکَل گاڑٕن چھُ واریاہ اَصٕل خۄشوٕنۍ جاے چھِ یا ٹوٗلِپ گاڑن چھِ تَتہِ چھِ واریاہ تِم خۄشوٕنۍ پوش چھِ آسان تَتہِ واریاہ پوشہٕ باغ چھِ اِنسان چھُ دَپان یِمَن جاین نیرہَے نہٕ بہٕ اِنسانَس اَگر کانٛہہ یہِ چھِ آسان تٔمِس پَزِ یِم پَریشٲنی آسہِ یِمنٕے جاین گژھُن پنُن دِل چھُ گژھان ہلکہٕ یِمن جاین بیٚیہِ کیاہ سانہ چھُ نِشات شالمور چھُ تَتہِ تہِ چھُ واریاہ اَصٕل تِم پارَک یا ڈَل چھُ لیک ڈَل لیک چھُ تہٕ ایٖکو پارَک چھِ واریاہ چھِ گُلنار پارٕک چھِ واریاہ یِم جایہِ چھِ یِمن جاین خۄش چھُ گژھان اِنسان چھُ وَنان یِمن جاین گژھا بہٕ دُبارٕ تہٕ دُبارٕ یِمن اَتہِ نیرہایہِ نہٕ بہٕ مےٚ چھِ یِم جایہِ واریاہ پَسند اَمہِ موٗجوٗب ہن تِکیازِ یِمَن جاین گۄڈٕنیتھ چھُ آسان آب صاف حظ یِمَن جاین بیٚیہِ چھُ آسان ہوا تہِ صاف آب چھُ خۄشوٕنۍ پوش چھِ آسان پوشہِ باغ چھُ باسان دِل پھلان تِمن پوشَن کُن وٕچھِتھ تِمَن خۄشوُن پوشَن کُن وِچھِتھ تِمَن باغَن منٛز بِہِتھ تِمن پوشہٕ باغَن منٛز بِہِتھ اِنسان چھُ وَنان یِمن جاین نیرہَیہِ نہٕ بہٕ یُتھ چھُ خۄش آسان گژھان تِمَن پوشہٕ باغن منٛز بِہُن تِکیازِ یِم چھِ واریاہ خۄشوٕنۍ جایہِ یِم چھِ خۄداین پَنٕنہِ قۄدرت سۭتۍ بَناومَژٕ یِم جایہِ آب ہوا چھُ آسان اَتہِ واریاہ سُہ صاف شِفا آب ہوا چھُ آسان تازٕ ہوا چھُ آسان یِوان تَپٲرۍ بیٚیہِ ییٚلہِ پوش باغ چھِ آسان خۄشوٕنۍ خۄشوٕنۍ تِم پوشہٕ باغ چھِ آسان واریاہو جایو پٮ۪ٹھ چھِ لُکھ یِوان یِمہٕ یہِ نَظارٕ وٕچھنہِ یہِ اَتیُک مَزٕ تُلنُک خٲطرٕ چھُ یِوان واریاہَن جاین لُکھ وٕچھنہِ